وَعلیکُم اَسَلام آ کٔم حظ چھَو اچھا اچھا شاکِر شاکِر وَنسا رِزلٹ کتھ کَلاسُک کَمہِ کَلاسُک اچھا اچھا آ سُہ آو رِزلٹ آو رِزَلٹ چھُ ٹھیٖک ٹھاکھ مَگر أڈیٚن سَبجیکٹن چھُ تھوڑا یہِ اِمپرٛومینٛٹ اننٕچ ضروٗرت باقٕے چھُ ٹھیٖک ٹھاکھ تہٕ زٕ ترٛےٚ سَبجیکٹٕے چھِ ٹھیٖک یِمَن اِمپرٛومینٛٹ چھِ انِن زٕ ترٛےٚ چھِ یِم چھِ ٹھیٖک

ساینَس چھُ ٹھیٖک ساینس چھُ ٹھیٖک اِنٛگلِشس چھُ تھوڑا

میٚتھامیٚٹکٕس یہِ چھُ ایٚوریج یہِ چھُ ایوٚریجٕےاتھ تہٕ چھُ تھوڑا کَرٕنۍ محنت رَژھ کھنٛڈ اچھا یہِ چھُ آسان یہِ چھُ آسان مارکِنٛگ لیہٚذا چھُنہٕ آسان یہِ چھُ آسان ہُپٲرۍ رایٹِنٛگ حِساب تہٕ یُس میٚتھُک پیٚپر چھُکھ نا وَنان ژٕ تتھ چھُ تتھ چھُ تتھ چھُ اور آل گوٚمُت اصٕل رِزلٹ مَگر ژےٚ چھُو تتھ دوٚپمَے نا ایٚوریج چھُ تتھ تھوڑا اتھ چھِ کَرٕنۍ محنت وۅنۍ برٛونٛٹھ کُن پَرواے چھُنہٕ کیٚنٛہہ پاس واس چھُ اصٕل پٲٹھۍ گوٚمُت مَگر تتھ چھِ کَرٕنۍ محنت جاگرٛافی جاگرٛافی چھُ آ اتھ چھِ ٹھیٖک اتھ چھُ یِتھٕے پٲٹھۍ یِتھٕے پٲٹھۍ یٕتھٕے پٲٹھۍ یِتھٕے پٲٹھۍ جاگرٛافی رِزلٹ آمُت اَگر یِتھٕے پٲٹھۍ مطلب باقیس تہِ یی نا آ

میٚتھ میٚتھ میٚتھ سَر اوس نا اصٕل پَرٕناوان اچھا

اتھ چھُ آسان تھوڑا کَرُن یہِ محنت پانہٕ تہِ نا ٹوٹل چھِ أمِس یہِ ترٛےٚ ہَتھ تہٕ شیٖتھ ترٛےٚ ہَتھ پتہٕ یہِ پانٛژ شیٖتھ آ آ

بِلکُل بِلکُل بِلکُل اتھ چھِ کوٗشِش کَرٕنۍ اتھ چھِ محنت کَرٕنۍ تہٕ بَس باقٕے چھُ آسان آ بِلکُل اَدٕ سا اَدٕ سا